ہلو سَر تُہۍ چھُو ٹرٛٮ۪ول اٮ۪جنٛٹ تُہۍ ؤنۍتو مےٚ ٹِکَٹ چھِ حظ ایولیبل ترٛےٚ اکٹوٗمبَر آ سرینگٕر ٹُہ ممبے ریٹ کیٛاہ چھِ گژھان مطلب اچھا نہ نہ مےٚ چھُ ترٛیمہِ گژھُن تہٕ فاینل چھا

چلو ٹھیٖک کٔرِو ڈَن